أسۍ کِتھ پٲٹھۍ لاگو یِم أسۍ کَم پٕلانٛٹ کر لاگو یہِ چھِ کران سورٕے ڈِپٮ۪نڈ کَتھ پٮ۪ٹھ سورٕے کَتھ پٮ۪ٹھ چھِ یہِ کران ڈِپٮ۪نڈ یہِ چھِ کران سورٕے ڈِپٮ۪نٛڈ یُس زَنہٕ نٮ۪بٕرۍ کِنۍ اےٚ یہِ چھِ موسَم چھِ تٔتھی پٮ۪ٹھ چھِ کران یہِ سورٕے ڈِپٮ۪نٛڈ یِتھ پٲٹھۍ ییٚکیٛاہ أسۍ چھِ روزان کٔشیٖرِ منٛز ییتہِ چھِ آسان وَنٛدَس منٛز چھِنہٕ ہٮ۪کان ییٚتہِ کٕہۭنۍ تہِ کُل وۄپدٲیِتھ کیٛازِ کہِ ییٚتہِ چھِ آسان واریاہ واریاہ واریاہ زیادٕ موسم خراب ییٚتہِ چھِ آسان یُس زَنہٕ ٹٮ۪مپرٛیچر چھِ آسان سُہ چھِ آسان مایِنَسَس منٛز تَمہِ وجہ سۭتۍ چھِنہٕ ہٮ۪کان أسۍ کٕہۭنۍ تہِ کُل ییٚتہِ رُوِتھ بیٚیہِ چھِ شیٖن تہِ پٮ۪وان سُہ چھِ آسان سُہ چھِنہٕ آسان موسمَس سُہ چھِنہٕ آسان اَصٕل یَتھ خٲطرٕ رُونہٕ خٲطرٕ کِہیٖنۍ تہِ پَتہٕ یُتھُے سونٛتھ چھِ واتان یعنی کہ یُتھٕے مارٕچ چھِ واتان مارچَس منٛز چھِ أسۍ پَتہٕ ژھوٗنٹھ کُلۍ رُوان یِم تہِ کُلۍ چھِ آسان تِم چھِ أسۍ مارچہٕ پٮ۪ٹھ لاگان سِٹاٹ کرٕنۍ رُوٕنۍ ییٚلہِ موسَم چھِ تھوڑا تھوڑا ٹھیٖک لاگان گژھُن یعنی کہ یُتھٕے تھوڑا تھوڑا گرم چھِ لاگان گژھُن پتہٕ چھِ أسۍ لاگان یِم کُلۍ رُوٕنۍ تَمہِ پتہٕ چھِ یُتھٕے مارٕچ مَکلہِ پَتہٕ یِم اپریل مے لاگان چھِ أسۍ بیٛٲلۍ رُوٕنۍ کُم ہی یِم سبزِیَن ہِنٛدۍ بیٛٲلۍ چھِ آسان تِم چھِ أسۍ لاگان رُوٕنۍ یہِ چھےٚ سورٕے کران وٕنۍ کَتھ پٮ۪ٹھ ڈِپٮ۪نٛڈ موسمَس پٮ۪ٹھ موسَم کیُتھ آسہِ پَتہٕ چھِ أسۍ تِم ٹماٹَر کُلۍ چھِ لاگان أسۍ تِم چھِ أسۍ کَتھ منٛز لاگان گرٛیٖن ہاوُس چھِ أسۍ لہ بناوان تۄہہِ آسیو پَتہٕے گرٛیٖن ہاوُس کیٛاہ گوٚو تٔتھۍ منٛز چھِ أسۍ یِم بناوان پَتہٕ چھِ تُلان تیٚلہِ کران کتھ منٛز لاگان اَتھ پَنٛنِس زٔمیٖنَس منٛزَن تٔمۍ پَتہٕ چھِ أسۍ تھل تہِ رُوان کٔمۍ کَر اپریل اٮ۪نڈِنٛگ منٛز یا تہٕ مے یہِ یا تہٕ مے فٔسٹَس منٛز فٔسٹَس منٛز چھِ أسۍ بیول رُوان تَمہِ پَتَن چھِ أسۍ سۄ سۄ چھِ گژھان ژَتجیٖہَن دۄہَن منٛز تیار تَمہِ پَتہٕ چھِ أسۍ لاگان زانہِ دانہِ زِ یُس زَنہٕ دانہِ یہِ چھِ آسان فصل سۄ لاگان چھِ أسۍ سُہ زٔمیٖنَس منٛز تَمہِ پَتَن یُس زَنہٕ چھِ دانہٕ تیار گژھِ واتان چھِ اکٹوٗبر نومبَر رُوان چھِ أسۍ تِلہٕ گۄگُل تِل گۄگُل چھِ أسۍ رُوان نومبر اکٹوبر یا نومبرَس منٛز پَتہٕ چھِ سُہ جَنؤری اٮ۪نڈِنٛگ تامَتھ بِلکُل تہِ بڑان کِہیٖنۍ تہِ کیٛازِکہِ شیٖن چھِ آسان یُتھٕے پتہٕ موسَم چھِ لاگان تھوڑا فیبَرؤرِیَس منٛز لگان موسَم تھوڑا تھوڑا گرم گژھُن تھوڑا تھوڑا ٹھیٖک گژھُن لاگان چھِ سُہ بَڑُن أمۍ حِسابہٕ چھِ أسۍ یہِ پانَے أمی حسابہٕ چھِ أسۍ یِم کُلۍ رُوان یہِ چھِس بیٚیہِ یِم زَن سِٹرٛابٔری چھِ سِٹرٛابٔری چھِ تِم چھِ أسۍ لاگان تِم چھِ أسۍ لاگان مارچَس منٛز مارچ اپریلَس منٛز یِم زَنہٕ یِم چھِ آسان دَچھٕ کُلۍ دَچھٕ کُلۍ چھِ أسۍ یا تہٕ رُوان اکٹوبر نومبرَس منٛز یا چھِ رُوان مارٕچ اپریلَس منٛز یہِ چھِ سورٕے کران کیٛازِ کہِ أسۍ چھِ أمی موجوٗب یِم مارٕچ اپریلَس منٛز رُوان کیٛازِکہِ اَتھ منٛز یُس زَنہٕ اَتھ منٛز چھِ آسان أندٕرۍ کِنۍ آب سُہ گژھِ آسُن تھوڑا تھوڑا موجوٗد اگر أسۍ اَمہِ برٛونٛٹھ رُوَو یہِ چھِ آسان تھوڑا ہوٚکھۍ یِم چھِنہٕ ہٮ۪کان پَتہٕ گرو کٔرِتھ کِہیٖنۍ تہِ بیٚیہِ یُس زَنہٕ گُلاب چھِ پوشہِ کُلۍ پوشہِ کُلۍ تہِ چھِ أسۍ رُوان رُوان سونٛتہٕ کُنَتھ یعنی کہِ مارٕچ اپریلَس منٛز یُتھُے موسَم ٹھیٖک چھِ گژھان یِتھَے پٲٹھۍ چھِ یِم باقٕے پوشہِ کُلۍ چھِ تِم تہِ چھِ أسۍ رُوان مارٕچ اپریلَس منٛز رُوان بیول تَمہِ پَتہٕ چھِ تِم یُتھٕے تھوڑا بٔڑۍ لاگان گژھُن لاگان لاگَو أسۍ تِم مین زٔمیٖنَس منٛز رُوَو أسۍ وۄنۍ تِم الگ الگ تٔتھی منٛز بیٚیہِ ہاکھ ہاکھ چھِ آسان برابر ژوٚوُہَن برابر بہَن رٮ۪تَن تَتھ چھِنہٕ کٕہۭنۍ تہِ پرٛابلِم گژھان ہا أمۍ سۭتۍ شیٖن سۭتۍ یا روٗدٕ ییٚلہِ موسَم خراب آسنہٕ سۭتۍ بیٚیہِ چھِ أڑۍ أڑۍ کُلۍ چھِ آسان تِم یِم چھِ آسان یِم وَنٛدسٕے منٛز چھِ گرٛو گژھان أڑۍ یِم زَن یِم زَن پوشہٕ کُلۍ چھِ آسان تِم چھِ آسان رٔجِسٹ تِم تِمَن چھِنہٕ گژھان شیٖنہٕ ویٖنہٕ سۭتۍ کِہیٖنۍ تہِ اگر کَم ٹٮ۪مپریچر تٔمۍ سۭتۍ چھِنہٕ گژھان اَتھ کِہیٖنۍ تہِ تِم ہٮ۪کو أسۍ کُنہِ تہِ ویٖزٮ۪ن گرٛو وۄپدٲیِتھ بیٚیہِ زَن یِم ییٚتِکۍ کُلۍ چھِ یعنی کہِ یِم ژوٗنٹھۍ چھِ یِم زَنہٕ یِم چھِ آسان ڈوٗنۍ کُلۍ چھِ آسان ٲر کُلۍ چھِ آسان ژٕنَن کُلۍ چھِ آسان یا ژیرٕ کُلۍ چھِ آسان یِمَن کیٛاہ چھِ یِمَن چھِ آسان ضوٚرَتھ یِم چھِنہٕ باقِیَن جایَن یِوان گرٛو وۄپداونہٕ کِہیٖنۍ تہِ کیٛازِکہِ یِمَن چھِ آسان ضوٚرَتھ شِشُر یَتھ وَنان چھِ فرٛیٖزِنٛگ یَتھ زَنہٕ شِشُر وَنان چھِ شِشُر گژھِ یِمَن ضٔروٗری لَگُن تَمہِ وجہ سۭتۍ چھِ یِم مارٕچ اپریلَس منٛز پوش کڑان یِم پھَلان تِم بَڑ گژھان تِمَن نیران تِم